ہیلو السلام علیکُم تُہۍ چھِو حظ یِم ریسٹورنٹ وٲلۍ مےٚ حظ کَریاو واریاہ ریسٹورَنٹَن فون تِکیازِ مےٚ ٲس گرَس منٛز تھٲومٕژ اکھ لۄکٔٹ تقریٖب اکھ لۄکٔٹ فنکشن ٲس مےٚ تھٲومٕژ گرَس منٛز تَمہِ خٲطرٕ اوس مےٚ غزاہ ضروٗرت تہٕ وۄنۍ کَریاو مےٚ سارنی ریسٹورِنٹَن فون مَگر تِمو دیُت مےٚ یُس تِمن مےٚ وَنیاو مےٚ کَتھ کۭتِہن پوٛنسَن تام دِیو مےٚ تُہۍ کھٮ۪ن مَگر تِمو دیُت مےٚ واریاہ زیادٕ دروٚگ تِم چھِ وَنان نہ یہِ گژھی دروٚگ تہٕ وونۍ کریو مےٚ تۄہہِ فون مےٚ دوٚپ بہٕ وٕچھٕ تُہۍ کیاہ ؤنِو تہٕ تَمہِ موٗجوٗب اَگر تُہۍ مےٚ ہیٚکِو یہِ دِتھ یہِ غزاہ ہیٚکِو بَنٲوِتھ اَتھ فََنکشَنَس خٲطرٕ تہٕ نہ تہٕ اَگر تۄہہِ أتھی چھُو موٗجوٗد چھُو یہِ غزاہ تہٕ تیٚلہِ یِن سٲری مَگر یُس تہِ بہٕ غزاہ ژھانڈٕ سُہ گوٚژ مےٚ آسُن بیٚیہِ یُس بہٕ تۄہہِ ٹایم دِمو تٔتھۍ تٔتھۍ ٹایمَس تٔتھۍ وقتَس پٮ۪ٹھ چھُو تۄہہِ اَنُن بیٚیہِ کیاہ کیاہ دِمو بہٕ کُس کُس غزاہ دِمو بہٕ تۄہہِ سُہ چھُو تۄہہِ سورُے مےٚ اَنُن تِکیازِ مےٚ چھِ گرَس منٛز اَس اکھ تقریٖب اکھ فَنکشَن چھُ مےٚ گرَس منٛز یَتھ خٲطرٕ مےٚ یہِ کھٮ۪ن گوٚژھ آسُن ییٚمہِ خٲطرٕ مےٚ یہِ کھٮ۪ن واریاہ مَزٕدار گوٚژھ آسُن ییٚمہِ سۭتۍ مےٚ سٲری یِم تہِ مےٚ ییٚتہِ پٔژھۍ آسان تِم گژھن واریاہ خۄش گژھُن سُہ گوٚژھ نہٕ بے لَزت آسُن کِہینۍ تہِ نہٕ تَمی موٗجوٗب کَریاو مےٚ تۄہہِ فون مےٚ دوٚپ بہٕ پرژھو تۄہہِ اَگر تُہۍ مےٚ ہیٚکِو یہِ غزاہ بَنٲوِتھ اَتھ اَگر تۄہہِ موٗجوٗد چھُو یا اَگر نہٕ تُہۍ بَنٲوِتھ ہیٚکِو تہٕ تیٚلہِ ؤنِو مےٚ تہٕ تیٚلہِ دِمو بہٕ تۄہہِ آڈر تیٚلہِ تھٲیِو تُہۍ یہِ تَیار بیٚیہِ یُس بہٕ تۄہہِ ٹایم دِمو تٔتھۍ ٹایمَس تٔتھۍ وقتَس پٮ۪ٹھ چھُو تۄہہِ یہِ کھٮ۪ن واتناوُن سون گر تاکہِ مہمانن تھی گژھِ نہٕ مےٚ بے عزتی گژھٕنۍ کِہینۍ تہِ تِکیازِ وۄنۍ چھُ مےٚ فنکشَن تھوومُت اَمہِ خٲطرٕ گوٚژھ مےٚ اَصٕل پٲٹھۍ یہِ سورُے اِنتِظام گژھُن اَمہِ خٲطرٕ گوٚژھ مےٚ سورُے غزاہ واتُن پَژھین برونہہ کُن تہٕ بیٚیہِ گوٚژھ یہِ واریاہ زیادٕ مَزٕ دار آسُن یہِ گوٚژھ نہٕ نہ گوٚژھ یہِ زیادٕ نہ گژھن اَتھ زیادٕ مَسالہٕ آسٕنۍ نہ گوٚژھ اَتھ زیادٕ نوٗن آسُن نہ گوٚژھ اَتھ زیادٕ اَتھ گوٚژھ نہٕ کِہینۍ یہِ گوٚژھ آسُن اَصٕل واریاہ زیادٕ مَزٕ دار گوٚژھ آسُن ییٚمہِ سۭتۍ باقٕے تہِ وَنن پَتہٕ ییٚمہِ سۭتۍ تۄہہِ باقٕے باقین نِش تہِ پَتہٕ بَڑیو رینک اَگر مےٚ پَتہٕ کانہہ تہِ وَنہِ یہِ کَتہِ جایہِ چھُے ژےٚ اوٚنمُت تاکہِ بہٕ ہٮ۪کہٕ پَتہٕ تٔہُند ناو ؤنِتھ یِم تہِ ہٮ۪کَن پَتہٕ تۄہہِ نِش ییٚمہِ سۭتۍ تۄہہِ یِم پَتہٕ سٲری خٔریٖدار بَڑنو تہٕ تاکہِ تُہۍ تہِ تۄہہِ تہِ بَڑیو پَتہٕ یہِ کٲم بیٚیہِ نیرِ میٲنۍ کٲم تہِ مےٚ تہِ گژھن سٲری پٔژھۍ آسن مےٚ آمٕتۍ گرَس منٛز تِم گژھن واریاہ زیادٕ خۄش تَمے موٗجوٗب کَریاو مےٚ تۄہہِ فون مےٚ دوٚپ بہٕ دپو تۄہہِ یَتھ جایہِ پٮ۪ٹھ کٔرزیو تُہۍ مےٚ یہِ آڈر واتنٲزیو تُہۍ مےٚ بیٚیہِ وٲتزیو تُہۍ ٹایمَس یُتھ بہٕ تۄہہِ ٹایم دِمو تاکہِ مےٚ گژھِ نہٕ پَژھین تھی زَلالت گژھٕنۍ کِہینۍ تہِ نہٕ یِم گژھن نہٕ مےٚ وَننٕنۍ کِہیںۍ تہِ نہٕ یہِ تۄہہِ چھُو تھٲومٕژ پاٹی گرَس منٛز تۄہہِ چھُو تھوٚومُت فَنکشَن گرَس منٛز مَگر کھٮ۪ن وین چھُنہٕ ییٚتہِ کِہینۍ تہِ نہٕ تَمے موٗجوٗب کَریو تۄہہِ مےٚ فون مےٚ دوٚپ مےٚ کَریاو واریاہَن ریسٹورَنٹَن مَگر یِمو دوٚپ اَسہِ نہ أسۍ ہٮ۪کَو نہٕ اَتھ ٹایمَس پٮ۪ٹھ واتنٲوِتھ کِہینۍ تہِ نہٕ وۄنۍ آو مےٚ وۄنۍ کَریاو مےٚ تۄہہِ فون مےٚ دوٚپ بہٕ وٕچھٕ تُہۍ کیاہ ؤنِو تُہۍ ہیٚکوا واتنٲوِتھ اَتھ ٹایمَس پٮ۪ٹھ مےٚ یہِ غزاہ بیٚیہِ گوٚژھ آسُن واریاہ اَصٕل غزاہ یُس تہِ بہٕ تۄہہِ یُس تہِ بہٕ تۄہہِ یُس یُس تہِ غزاہ وَنو بہٕ بَناونہٕ خٲطرٕ سُہ سُہ گٔژِھو تۄہہِ آسُن بَنوومُت بیٚیہِ گوٚژھ آسُن برابر تیوٗتاہ بَنٲوِتھ یوٗتاہ بہٕ تۄہہِ وَنو ییٚتٮ۪ن پَژھین سُمب بہٕ تۄہہِ وَنو تیوٗتاہ گوٚژھ آسُن بیٚیہِ گوٚژھ مےٚ سُہ برابر تٔتھۍ ٹایمَس پٮ۪ٹھ سُہ واتُن تاکہِ مےٚ گژھِ نہٕ پَتہٕ کٔہینۍ ٹینشَن گژھٕنۍ کِہینۍ تہِ نہٕ بیٚیہِ گٔژھ نہٕ بیٚیہِ گژھن مےٚ سٲری پٔژھۍ گژھٕنۍ واریاہ زیادٕ خۄش تاکہِ تِمن تہِ یہِ پَتہٕ اَصٕل پٲٹھۍ تَسَلی گژھِ پَتہٕ تِمن تہِ اَصٕل پٲٹھۍ وۄنۍ اَگر تُہۍ مےٚ ہیٚکِو یہِ آدڑ دِتھ تیٚلہِ ہیٚکِو مےٚ تُہۍ ؤنِتھ أسۍ کرو تہٕ تیٚلہِ ہیٚکَو بہٕ تۄہہِ یہِ ؤنِتھ کیاہ کیاہ چھُ مےٚ بَناوُن